کٔشیٖرِ منٛز چھِ واریاہ فَنگشَن گَژھان پرٛوگرام گَژھان یَتھ منٛز لُکھ یَکجاہ چھِ گَژھان تہٕ پانہٕ ؤنۍ کَتھٕ وَتھٕ کَران تہٕ اَسان گِنٛدان سُہ چھِ کٔشیٖر مَنٛز تِم چیٖز چھِ واریاہ گژھان حالانٛکہِ عیٖد چھِ آسان عیٖز دۄہ چھِ سٲری کٔشیٖرِ ہِنٛدۍ لُکھ أکۍسٕے جایہِ سَمَان کَران گِندان رَنان پاکان عیٖد نماز پَران نالمٕتۍ کَران پانہٕ ؤنۍ تہٕ پَنُن یہِ دۄہ مَناوان بیٚیہِ چھِ آسان روٚف روٚف چھِ کُنہِ تہِ فَنٛگشَنَس پٮ۪ٹھ یَتھ جایہِ روٚف چھِ آسان تَتھ جایہِ چھِ گژھان لُکھ تَماشہٕ وٕچھنہِ پنٛنٮ۪ن پنٛنٮ۪ن رِشتہٕ دارَن سۭتۍ دوستَن سۭتۍ گژھان تہٕ کَران یَکجاہ پَنُن یہِ مَناوان یہِ دۄہ تہِ وَنُن دَپُن چھُ آسان کینٛہہ پرٛوگرام آسان پرٛوگرامو منٛز یکجاہ گژھان تہٕ اٮ۪نجاے کَران واریاہ زیادٕ اَصٕل پٲٹھۍ